اسلامُ علیکم ورحمتہ اللہِ وبرکاتَہُ پانٛژھ ہمسایہِ أکِس ہسا چھ ناو آصِف احمد میٖر بیٚیِس ہسا چھ ناو عمران گُل میٖر بیٚیِس ہسا چھ ناو کامران صادِق میٖر بیٚیِس ہسا چھُ ناو اویس رحمان بٹ تہٕ بیٚیِس ہسا چھ ناو عُمر امیٖن میٖر